ہٮ۪لو وعلیکُم السلام اہن حظ جناب اہن حظ اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن آچھا آچھا ہاں اہن حظ اہن حظ اہن حظ کَتہِ چھِ گاڈٕ وٕنہِ نَے واژَے نہٕ اَسہِ حظ آسہٕ تِم اَزٕے ضوٚرَتھ شام تام

اہن حظ مگر اہن حظ مگر بہٕ چھُسو توہہِ نوکَر مگر بہٕ گژھٕ نہٕ حظ پریشٲنی ییٚتٮ۪ن مےٚ گژھِ نا مےٚ نیرِ نا مےٚ چھِنہٕ حظ ییٚتہِ پٔژھۍ سٲری ہے نا ہے نہٕ حظ کَتہِ گہ ہے کَتہِ حظ گژھِ سُہ نَے گژھی نہٕ سُہ چھُنہٕ پاسِبٕلٕے وٕنۍکٮ۪س ییٚتہِ چھِ سٲری پٔژھۍ پیٛاران اہن حظ مجبوٗری چھےٚ واللہ صحیح نَتہٕ کَتہِ حظ نَتہٕ چھا أسۍ تہِ ہے اِنسانٕے چھِ أسۍ کَتہِ کَرو کٲنٛسہِ نَتہٕ غلط ہے نَتہٕ کَتہِ کَرکھ ژٕ زورٕ اہن حظ

مگر زٕ گٲنٛٹہٕ ترٛےٚ گٲنٛٹہٕ مہٕ ہٮ۪کہٕ بہٕ پیٛٲرتھی وٕنۍکٮ۪س وٕنۍکٮ۪س چھُنہٕ حظ مےٚ اٮ۪مَرجَنسی اگر مےٚ وٕنۍکٮ۪س وازٕ دی رٔنِتھ پتہٕ کَپٲرۍ رَنناو بہٕ بہٕ کٔمِس اَتھِ رَنناو زٕ گٲنٛٹہٕ گٔژھِتھ مےٚ ما چھِ وازٕ ییٚتہِ نَس نوکَر ہے نہٕ حظ یہِ چھِ آسان یہِ چھِ آسان کٲنٛسہِ پٮ۪ٹھ بَروسہٕ ییٚلہِ مےٚ ژےٚ پٮ۪ٹھ برٛوسہٕ اوس مےٚ کَتھ تویتہِ تۄہی ییٚلہِ مےٚ نہٕ حظ مگر مگر تٔمِس ٲسۍ سُہ ما سُہ دیٖتَنم پتہٕ پنجٲبۍ گاڈٕ ہُہ یہِ تۄہہِ پٮ۪ٹھ اوسُم بَروسہٕ تُہۍ دِیِو کٲشرِ گاڈٕ مےٚ

مگر مےٚ گژھِ نا آسٕنۍ اَتھ گارَنٹی اَتھ گٔژھ مےٚ گارَنٹی میلٕنۍ نَہ سُہ کَرِ نہٕ مےٚ سۭتۍ غلط چلو اَدٕ سا اَدٕ سا ٹھیٖک ٹھیٖک چھُ مگر جلدی پہمَتھ چلو السلامُ چلو